سۄ پٕلَیس بہٕ چھُس یژھان أکۍسٕے جایہِ گژھُن زِندگی منٛز یُس تَمنا چھِ سُہ گوٚو مکّہ شریٖف حج کَرنہِ سُہ چھُ اَسہِ مُسلمانَن پٮ۪ٹھ فرض زندگی منٛز اَکہِ لَٹہِ کَرنُک سُہ چھُ کٲنٛسہِ کٲنٛسہِ اللہ تعالیٰ ہن نہ حظ سوٗزمُت توفیق سُہ چھُ تور یَژھان گژھُن بہٕ تہِ چھُس یَژھان تور گَژھُن